مےٚ چھِ رَنُن واریاہ زیادٕ پَسنٛد بہٕ چھس گَرِ ہرکُنہِ قٕسمُک کھٮ۪ن رَنان تہٕ بہٕ چھس موبایلَس پٮ۪ٹھ تہِ وٕچھان رَنُن موبایلَس پٮ۪ٹھ یوٗٹوٗبَس پٮ۪ٹھ چھس بہٕ وٕچھان کَشمیٖری ٹیسٹی ٹرٛیٖٹ ٹیسٹی ٹرٛیٖٹٕس تِم چھِ ہاوان کِتھ کٔنۍ کُس غذا چھِ رَنُن تہٕ بہٕ چھس تِمَن ہٕنٛدۍ ویٖڈیو وٕچھِتھ نوٚو نوٚو رَنُن ہیٚچھان بیٚیہِ چھِ کَشمیٖری فُڈ فیوٗجَن یوٗٹوٗبَس پٮ۪ٹھ یِم رَنُن چھِ ہیٚچھناوان تہٕ تِہِنٛدۍ ویٖڈیو وٕچھِتھ تہِ چھس بہٕ واریاہ کینٛہہ رنُن ہیٚچھان ٹی وی یَن پٮ۪ٹھ چھس بہٕ وٕچھان سٔنجیٖو کپوٗر سُنٛد شو یَتھ پٮ۪ٹھ سُہ نَیہِ نَیہِ ڈِش رَنٛنہِ چھِ ہیٚچھناوان تہٕ تِمہٕ نٔے نٔے ڈِش رٔنِتھ چھس بہٕ ہرکانٛہہ لطف اندوز کَران رَنُن چھِ مےٚ واریاہ زیادٕ پَسنٛد امہِ کِنۍ چھس بہٕ نَیہِ نَیَن کھٮ۪نَن ہُنٛد ویٖڈیو آسان وٕچھان یِم نہٕ مےٚ زانٛہہ بنٲومٕتۍ آسان تہٕ تِم تہِ چھس بَناونٕچ کوٗشِش کَران تاکہِ ہرکانٛہہ ڈِش ہٮ۪کہٕ بہٕ اَصٕل پٲٹھۍ مَزٕ سان رٔنِتھ تہٕ باقٕے تہٕ ہٮ۪کَکھ تَمہِ سۭتۍ لطف اندوز کٔرِتھ